میون ریٖسنٛٹ یُس یہِ میموریبٕل اِوؠنٛٹ چھُ مےٚ کیاہ سا اوس یہو سُے خانٛدر بَڑٕ اِنسان چھِ ووٚن گوٚو ژ سا چھُے خاندَر بَڑٕ خۄش گوٚس بہٕ وۄنۍ چھُ مےٚ خانٛدر پتہٕ ٲس اَمہِ خٲطرٕ تیٲری پؠوان کَرٕنۍ اَتھ اوس پؠوان بازر گژھُن وۄنۍ اَن سا ژٕ ہُہ منٛزٕ ٲسۍ دَپان ۄونۍ چھُ اَنٕنۍ وۄنۍ چھِ اَنٕنۍ سَدٕر ۄونۍ چھُ اَنُن کوٹھ ۄونۍ چھِ اَنٕنۍ پَلو أتھی آسنَس منٛز وٕنہِ سُہ چھُ رِشتہٕ دارَن پرٕٛژُھن چھِ وَنان رِشتہٕ دارٕے آز یُس ہا سون اوس پیٚوان توت گژھُن تَتہِ ٲسۍ تِم مُختلِف مُختٔلِف یا سٲری چیٖز اَنان گژھو یہِ کُن چَکرَس وَکرَس اوس پیٚوان تَتہِ پِکنِک وِکنِک کُنہِ جایہِ گژھُن تَتہِ ٲسۍ یِوان ٲسۍ گژھٕنۍ بیٚیہِ جایہِ ییٚتِس کالَس یپٲرۍ خاندَر دۄہ تہِ اوس نزدیٖک نزدیٖک واتان مگر مگر یہِ اِوؠنٛٹ یُس اوس پیارنَس خاندر بہٕ اوسُس نہٕ وُنہِ کَر مےٚ خانٛدر کٔژ دۄہ روٗدِ حظ مگر تیٖتِس کالَس یوٗتاہ پرٛارنَس منٛز آوُس بہٕ رِشتہٕ دارن کُن پھیٖرِتھ بازرَس منٛز چَکرَس وکرَس پھِیٖرتھ اورٕ یورٕ یَتھ پؠٹھ مےٚ یہِ وۄنۍ مگر یُتھُے بہٕ نیران اوسُس بہٕ اوسُس وَنان پھلٲنی دۄہ چھِ وۄنۍ خاندَر وۄنۍ چھُ امہِ خٲطرٕ حظ یہِ تیٲری کَرٕنۍ امہِ خٲطرٕ اوس پؠوان نیرُن بازرَس منٛز اَتہِ ٲسۍ مُختٔلِف چیٖز چھِ أسۍ وٕچھان وَن اِوینٹہٕ تہِ چھُ مےٚ واریاہ یاد دۄہس اوس مَصروف روزان پنٕنہِ کامہِ سۭتۍ اَمہِ خٲطرٕ یہِ خاندَر پَنُن کَمہِ دۄہ گژھِ کیٛاہ کیٛاہ چھُ مےٚ اَنُن کیاہ کیاہ کیاہ چھُ کرُن اوس پؠوان حظ گژھُن اکہِ دۄہ اکھ چیٖز اَنٕنہِ بیٚیہِ دۄہ بیاکھ چیٖز اَنٕنہِ اوس اِنسان روزان أتھۍ سۭتؠن برابر دۄہَس آوُر پَتہٕ اوس آسان بیٚیہِ دۄہ بیٚیِس رِلیٹِو سُنٛد گژھُن پَتہٕ بیٚیہِ دۄہ بیٚیہِ سُنٛد دوستَہٕ دوستن سۭتۍ یِمن سۭتۍ کوٚر واریاہ اینجاے یِمن سۭتۍ واریاہ کالَس اوس آسان سمکھن سٕے یِم آیہِ پَتہٕ اَمہِ دۄہ اوس اَمہِ دۄہ سَمکھ امہِ دۄہ اوس خۄش پاٹی آیہِ کرنہٕ پیشٹری آیہِ کھؠنہٕ کیک آیہِ کھؠنہٕ یِتھ پٲٹھۍ یِتھ پٲٹھۍ پانہٕ ؤنۍ کوٚر یہِ ہَسا یہِ اؠنجاے واریاہ وَن واریاہ مَزٕ یَتھ منٛز یُس مےٚ ہمیشہِ خٲطرٕ روزِ یاد مان ژٕ کوتاہ اینجاے آو اَمہِ دۄہ کرنہٕ